اَسہِ ہسا اَنیو پروڈَکٹہٕ اکھ کیاہ پروڈَکٹ اَنیو اَسہِ اَسہِ ہسا اَنے بایِک گۄڈٕنیتھٕے ہسا أنۍ اَسہِ سُہ ہسا درٛایہِ زَبردست بایِک کَم سے کَم ہسا پیٚیہِ نہٕ تَتھ ترین ژۄن ؤرین ہسا نہ پیوٚو نہٕ تَتھ کانہہ تہِ پونسہٕ لاگُن بڑٕ نٔفیٖس ہسا پٔچ اَسہِ زَبرددست مایلیج ہسا دنۍ کُنہِ جایہِ دِتُن نہٕ کانہہ تہِ دۄنکھٕ دوٗر دوٗر سَفر ہسا ٲسۍ أسۍ کران طے بِلکُل کُنہِ پَریشٲنی روٚس بَڑٕ آرامَس منٛز ہسا کوٚر اَسہِ سَفر طے سٲنۍ رِکویسٹ چھِ ہر کٲنسہِ فٔسٹ ہینڈ ٲسِو انان